بہٕ چھس روزاں أکِس لَکٹی فیم لَکچہِ فیملی منٛز یِتھ منٛز پانژھ بٲژ چھ اَکھ چھ مول بیٚیہ چھ موج بیٚیہِ چھ بٲے زٕ بیٚنہِ چھنہ کٕہٕنۍ یۄس سٲنۍ فیملی چھ یہِ چھِ اَکھ اَصٕل فیملی اَنڈَرسِٹیڈِنٛگ فیملی مَطلَب یِتھ کٔنۍ دوستَس سۭتۍ چھِ آسان تِھے کٔنۍ چھِ فیملی سۭتۍ تہِ آسان اَگَر بہٕ پَننِس دوستَس سٕنٛد کَتھ کَرٕ دوس تہِ چھ آسان اَکھ حصہٕ پَننہِ فیملی ہُنٛد دوس تہٕ سٕنٛز مطلب ضرورَت چھ پرٮ۪تھ کٲنٛسہِ تِکیازِ یُس دو یہِ دوس ہیٚکہِ کٔرِتھ تہِ ہیٚکہِ نہٕ کٕہٕنۍ کٔرِتھ دوس چھ پرٮ۪تھ کٲنٛسہِ ہنٛدۍ خٲطرٕ ضروری یہِ چھ اَکھ شیشہ آسان یُتھ یورٕ اِنسان وُچھَس مطلب کیٚنٛہہ آسہِ یہِ وَنہِ دوس تہِ چھِ آسان اکہِ شیشٕکۍ پٲٹھۍ اَگَر پانَس منٛز بُرٲیی آسہِ سُہ وَنہِ برونٛہہ کَنہِ ژےٚ منٛز کیاہ چھ اَصٕل تہٕ ژےٚ منٛز کیاہ چھ خَراب اَگَر بہٕ مَطلَب پننِس دوستہٕ سٕنٛز کَتھ نِمہٕ مےٚ تہِ چھ رودمٕتۍ وارِیاہ زیادٕ دوس وارِیاہ زیادٕ دوس چھ مےٚ تہِ رودمٕتۍ دُنہِ مَطلَب ییٖتِس ٹایمَن أسۍ دُنِیاہَس منٛز چھ زِندَگی ہِنٛز پرٮ۪تھ کُنِس مقامَس منٛز چھ میلان کانٛہہ نَتہٕ کانٛہہ دوس بَچپَنَس منٛز آسہِ اَکھ ییٚلہِ بوٚڑ آسہِ پَتہ آسہِ بَدَل مَگَر خۄش قٕسمَت گوٚو سُہ ییٚمِس دوس آسہِ لانگ ٹایم ییٚمِس وارِیاہ زیادٕ آسہ گوٚمُت مَطلَب یُس بَچپَنَس منٛز تہِ آسہِ بٔڑتھ تہِ آسہِ ییٚمِس وارِیاہ زیادٕ آسہِ گوٚومُت مَطلَب پننِس دوستَس سۭتۍ ٹایم سۄ گٔے ساروٕے کھۄتہٕ اَصٕل دوستی